سٲنۍ یِتھ سِٹیٹس ہسا چھِ واریاہ فیوٗچَر یِم نہٕ أسۍ بیٚیہِ کُنہِ سِٹیٹس منٛز چھِ وٕچھان کیٚنہہ یا رِیاسَتَس منٛز چھِ وٕچھان کیٚنہہ مثلاً سانہِ سِٹیٹس ہسا چھِ اکھ بٔڑ چیٖز یُس ہسا اکھ ٹُوٗرِزٕم اِنٛڈَسٹری چھِ یا یُس ٹُورِزٕم چھِ یہِ ہسا چھِ اکھ سُہ چیٖز یُس نہٕ ہسا یُتھ مہشوٗر ٹُوٗرِزٕم کُنی جایہِ چھُ یُتھ بہتریٖن ٹُوٗرِزٕم کُنی جایہِ چھِ تِکیٛازِ ییٚتیُک یا یم پہاڑ ٲسِن یا ییٚتٕچ یہِ قُدرَتی یہِ نَظار ٲسِن یا ییٚتیُک بیٚیہِ کیٚنہہ چیٖز ٲسِن یا ییٚتیُک خاص کر کٔرِتھ ییٚتیُک گُلمَرگہِ ہُند گَنٛڈولہ یُس نہٕ ہسا بیٚیہِ کُنی جایہِ چھِ تِکیٛازِ یہِ چھُ سُہ چیٖز یُس نہ سا سِٹیٹ آف اِنڈیاہَس منٛز چھُنہٕ کُنی جایہِ یُتھ اصل چیٖز یا ییٚتہِ ہسا چھِ تَمہِ آیہِ یُس نہ ہسا بیٚیہِ یُتھ شیٖن نہٕ کُنی جایہِ چھِ پیوٚمُت مثلاً یَتھ چھِ یِژھ سِکیٖنگ گژھان یِژھ سِکیٖنگ چھِنہٕ یِژھ کُنی جایہِ گژھٲنی ییتہِ چھِ کھیلو اِنڈِیا گژھان یُس نہٕ ہسا بیٚیہِ کُنی جایہِ چھِنہٕ گژھٲنی تِکیٛازِ ایُتھ ہسا چھِ سٲنۍ ییٚمیُک ٹُوٗرِزِم یِم سٲنۍ جموں کشمیٖرُک ٹُوٗرِزٕم یہِ ہسا چھِ أسۍ ہا چھِنہٕ اِیُتھ ٹُوٗرِزٕم بیٚیہِ وٕچھٲنی کُنہِ جایہِ یُتھ ییٚتیُک یہِ نظارٕ چھِ یا ییٚتیُک ییٚتیُک یہِ باقٕے چیٖز چھِ بیٚیہِ ہسا چھِ ییٚتیُک بیاکھ چیٖز سُہ ہسا گو ییٚتِچ ژُوٗنٹھۍ اِنٛڈَسٹری یعنی کہ اٮ۪پُل اِنٛڈَسٹری یِم ہسا ییٚتِکۍ ژوٗنٹۍ چھِ تِم ہسا چھِ کُنہِ جایہِ مہشوٗر مَثلاً سٲنِس یَتھ ہِندوٗستانَس منٛز ہسا چھِ ییٖتیاہ مہشوٗر یَتھ مُلکس منٛز یوٗتاہ چھِیی نہٕ کُنہِ چیٖزٕس منٛز تِم مہشوٗر یعنی کہ کٔشیٖر ہُند ژوٗنٹ ہسا چھِ ییٚژھِ تہِ پَژھِ کھٮ۪وان یعنی کہ اتھ چھِ یِژھ ڈِمانٛڈ یعنی کہ اتھ چھِ یِژھ مَنگ لُکَن ہٕنٛز زِ یُتھ اصل ژوٗنٹھ چھُنہٕ کُنی جایہِ وۄپدان یُتھ ہسا ییٚتہِ چھِ وۄپدان ٹُوٗرِزٕم تہٕ بیٚیہِ فروٗٹ اِنڈَسٹری ہسا یِم زٕ چیٖز ہسا چھِ سانہِ سِٹیٹَن سِٹیٹٕکۍ شان یِم ہسا أسۍ بیٚیہِ کُنہِ سِٹیٹٕس منٛز چھِنہٕ وٕچھان کیٚنہہ یعنی کہ یُتھ ییٚتہِ اصل ییٚتہِ ٹُوٗرِزٕم تہٕ بیٚیہِ فروٗٹ اِنڈَسٹری چھِ یم نہٕ گژھَن سِٹیٹ آف اِنٛڈیاہس منٛز کُنہِ جایہِ نظرِ تۄہہِ نہٕ یِتھ مہشوٗر تہٕ نہٕ یُتھ اصل یم زٕ چیٖز ہسا چھِ سِٹیٹُک جموں کٔشمیٖرُک شان